اگر اسۍ ونکیٚنس کرو بڈگامِچ کتھ بڈگام ڈسٹرکٕچ تتہِ چھِ واریاہ زیادٕ اوپشنٕز یوان اسہِ لبنہٕ اکھ مطلب کُنہِ جایہِ گژھنہٕ خاطٕر ٹرانسپوٹیشن کہِ ذٔریعہِ اگر اسۍ کتھ کرو روڈٕس چھِ ریلویز چھِ ریلوے سِٹیشن تہِ چھ تتہِ اِیر پورٹ تہِ چھِ تتہِ پبلک ٹرانسپورٹ تہِ چھ تتہِ چھ مطلب واریاہ زیادٕ یُس بڈگام چھ ڈسٹرک اتھ منٛز ہیٚکو أسۍ اصٕل پاٹھۍ اورٕ یور گٔژھتھ تتہِ چھِ اسہِ واریاہ زیادٕ اوپشنٕز میلان اگر ونٛکیٚس أسۍ أکس کامَن مین سٕنٛز کتھ کرو اکھ نارمل انسان یُس آسان چھُ یُس نہ تیوت ایٚویر چھُ آسان کیٚنٛہہ یُس نہِ تیوتاہ ہیٚکان چھُ ایٚفٲڈ کرتھ کیٚنٛہہ تٔمس چھ تھوڑا بہت چیٚلینجِس یِوان تتہِ برونٛہہ کٔنۍ وچھنہٕ اگر سُہ سومس کھسہِ تتہِ چھِ آسان یمے پنژہ رۄپیہِ شیٹھ رۄپیہِ سوموس کِراے سُہ چھُنہِ ہیٚکان سُہ ایٚفٲڈ کرتھ کیٚنٛہہ ٹرینہِ ہنٛز ٹِکٹ چھ آسان سۄ چھِ تھوڑا بہت سُہ ہیٚکان سُہ ایٚفٲڈ کرتھ مگر سم ٹایمٕز چھنہٕ ہیٚکان تم تِتہِ کٔرتھ کیٚنٛہہ اگر کلک آسہِ یمن نہِ گرِ آسۍ تیُتھ یہِ کیٚنٛہہ حساب تم آسن نہِ امیر تِتھۍ کیٚنٛہہ تِم چھنہٕ ہیٚکان گاڑِ تہِ ایٚفٲڈ کرتھ کیٚنٛہہ یہِ اکھ چیٚلینج چھ تمن منٛز یوان اکھ کامن مین یُس آسان چھ تٔمس چھ تھوڑا بہت چیٚلینجِس گژھان بڈگام ڈسٹرکس منٛز